پرٛاسٮ۪س چھِ یِتھ کٲٹھۍ کہِ گۄڈٕ چھِ أسۍ سیٚگرِگیٹ کَران وٕچھان چھِ کُس ڈیٹ کر چھِ اَکھ ؤرٕک چاٹ بَناوان چھُس بہٕ ٹھیٖک چھا فُلو ڈایگرٛام اَکھ چھُس بہٕ بَناوان اٮ۪کاڈِنٛگلی یَتھ منٛز ڈیٹ چھِ آسان پَتہٕ فُلو ڈایگرٛام تَتھ وَنان ڈیٹ چھُس بہٕ بَناوان تَتھ اِوینٛٹ چھُس پَتہٕ لیٚکھان اَتھ اِوینٹَس پٮ۪ٹھ کۄس پٔرسٕنیلٹی یی کُس کَلچَر چھُ اَتھ منٛز کَلچرَل سِگنِفِکیٚنٕس کیاہ یی اَمہِ سۭتۍ فٲیدٕ یی پرٛاپَر رِپوٹ اکھ چھُس بہٕ گۄڈَے بَناوان تہٕ تَمہِ سۭتۍ چھِ یِم سٲری چیٖز سالو گژھان سیگرِگیٹ گَژھان تہٕ وِدِن وِد مطلب آسٲیِش سان چھُس بہٕ یِم کَران